آبٕچ چھِ واریاہ زیادٕ قلت نلکہٕ آب چھُ وٕنۍکٮ۪ن مُشکِلی سان گَرَن منٛز لگ بگ چھُنہٕ وٕنۍکٮ۪ن کانٛہہ گَرٕ سُہ ییٚمِس نہٕ نَلکہٕ چھُ مگر آب چھُنہٕ آسان کِہیٖنۍ تہِ وۄنۍ اگر کُنہِ جایہِ یِوان تہِ چھُ یہِ نَلکہ آب سُہ چھُ یِوان بالکُل خراب سُہ چھُنہٕ چوٚن لایق آسان کِہیٖنۍ آز چھُ اکثر بیشتَر آسان دۄہے یِمَن چیٖزَن پٮ۪ٹھ دھرنہٕ دِوان خلق زنان مٔہنی یہِ چھِ دِوان دھرنہٕ ہے اَسہِ ہَسا گوٚژھ آب چوٚن کیُتھ گوٚژھ اَسہِ آب صاف مگر بد قٕسمتی سان چھُنہٕ سُہ مِلان وٕنۍکٮ۪ن ییٚتہِ صاف آب کِہیٖنۍ تہِ ییٚمہِ کہِ وجہ سۭتۍ زَن لُکھ چھِ واریاہ زیادٕ شِکار بٮ۪مارٮ۪ن ہٕنٛدۍ یا باقیَن چیٖزَن ہٕنٛدۍ اور اگر وۄنۍ آب اَنان چھِ لُکھ چھِ گژھان اکھ اَکھ کِلوٗ میٖٹر زٕ کِلوٗ میٖٹر دوٗر صاف چٮ۪نہٕ آب اَنٛنہٕ خٲطرٕ گورمٮ۪نٛٹَس پَزِ ہا ضٔروٗری اَتھ پٮ۪ٹھ سونٛچُن یِمَن پَزِ ہا دیُن لُکَن چٮ۪نہٕ آب پرٛٮ۪تھ کٲنٛسہِ گَرَس پَزِ ہا یِتھ پٲٹھۍ یِمو تِم شوچالیاہ وغیرہ دِژے یِتھَے پٲٹھۍ پَزِ ہا یِمَن اَتھ پٮ۪ٹھ کٲم کَرٕنۍ زِ وٕنۍکٮ۪ن چھِ ویسے کٲم چلان گورمٮ۪نٛٹ چھُ کٲم کَران وٕنۍکٮ۪نَس چھِ تِم وٕچھان زِ کُس کِتھ پٲٹھۍ ہٮ۪کو أسۍ لُکَن صاف ترٛیش فراہَم کٔرِتھ تَمہِ خٲطرٕ چھِ وٕنۍکٮ۪ن کٲم چلان جان پیمانَس پٮ۪ٹھ اور اگر وٕنۍکٮ۪ن پزے یہِ صاف آب پرٛٮ۪تھ کُنہِ گَرَس نِش واتہِ پرٛٮ۪تھ کٲنٛسہِ اِنسانَس واتہِ اکثر بیشتر لُکھ بَچَن یِمو بٮ۪ماریو نِش اور لُکَن ہِنٛز زِندگی گَژھِ ہا آسان اَمہِ مۄکھ اگر گورمٮ۪نٛٹ تُلہِ قدم اور تُلان تہِ چھُ تہٕ یہِ سُہ گَژھِ ہا واریاہ اَصٕل زِندگی ییٚلہِ بَدلہِ ہا لُکَن ہٕنٛز واریاہ واریاہ مُشکِل یِمَن ہُنٛد لُکھ سامنہٕ چھِ کَران تِمو نِش بَچہٕ ہَن تِم تہٕ اَمہِ حِساب چھُس بہٕ وَنان زِ لُکَن پَزِ ہا کوٗشِش کَرٕنۍ گورمٮ۪نٛٹ چھُ کَران کوٗشِش تہٕ جلدی واتہِ آب تہِ تہٕ یہِ پریشٲنی تہِ مۄکلہِ اِنسانَس تہٕ اِنسان کَرِ تھوڑا سہوٗلیت ہِش واتہِ اِنسانَس ہُپٲرۍ چھِ آز یہِ گٕلوبل وارمِنٛگ چھِ باقٕے مَسلہٕ چھِ آبُک چھُ گژھان آز تھوڑا پرٛابلِم مگر اگر واتہِ وٕنۍکٮ۪ن یہِ آب لُکَن تام لُکَن ہِنٛز زِندگی گَژھِ واریاہ حدَس تام بہتر